پَرُن چھُ واریاہ ضروٗری ہَر کٲنٛسہِ اِنسانَس خٲطرٕ فَرق چھِ أکِس اَنپَڑس تہٕ پَڑا لِکھا ہس یہِ یُس پَڑا لِکھا اِنسان چھُ سُہ چھُ ہمیشہ ہَر کٲنٛسہِ سۭتۍ تہزیٖب سان کَتھ کَران سُہ کَرِ نہٕ زٕہنۍ تہِ بدتمیزی کٲنٛسہِ سۭتۍ سُہ وۄتھہِ نہٕ زٕہنۍ تہِ بَڑیٚن واپَس تٔمِس منٛز چھِ واریاہ یِم اِخلاق آسان ہَر کانٛہہ شخص گژھِ پَرُن ییٚلہِ سُہ پَری تیلے ہٮ۪چھنایہِ سُہ بیٚیہِ ژورَن تہزیٖب ییٚتیتھ چھِ اکھ اٮ۪کزامپٕل یُس پَڑا لِکھا تہٕ اَن پَڑ چھُ آسان ان پڑ چھُ ہٮ۪کان لیکہٕ کرِتھ بٔڑس کیٚنٛہہ تہِ ؤنِتھ مَگر یُس یہِ پَڑا لِکھا اِنسان چھُ سُہ کَرِ نہٕ زٕہنۍ تہِ یہِ سُہ چھُ ہمیشہ بَڑٮ۪ن لۄکٹین پیار کَران تٔمِس چھِ پیۍ آسان کہِ ایٚجُکیشن کیاہ چھِ اَسہِ ہٮ۪چھناوان اکھ اَن پَڑ اِنسان چھُ ہمیشہ بٔڑِس تہِ ہٮ۪کہِ سُہ لیٚکھ کٔرتھ لۄکٹِس تہِ لیٚکھ پَنٕنہِ خانٛدارنہِ وَسان واپَس پَنٕنِس مٲلِس ماجہِ واپَس وَسان پَنٕنہِ خانٛدارنہِ پٲزار دِوان مَگر یُس اکھ پَڑا لِکھا اِنسان چھُ آسان سُہ کَرِ نہٕ بالکُل تہِ زٕہنۍ یِم غلطی تٔمِس چھِ پَتہٕ آسان نہ یہِ چھُ غلط اسی لیے ہر کٲنٛسہِ اِنسانَ سٕنٛد خٲطرٕ چھِ ایٚجکیشن واریاہ ضروٗری ہَر کانٛہہ گژھِ پَرُن